ہیٚلو وعلیکُم اسلام آ آ أسۍ چھِ بُٹیٖک پٮ۪ٹھ اَہَن حظ آ کیٚنٛہہ نہَ حظ چھُنہٕ کٔژ چھُو تۄہہِ سُوٕنۍ نہَ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ عاش کٔرِتھ تُہۍ یِیِو سٲنِس بُٹیٖکَس پٮ۪ٹھ أسۍ تھاوَو تۄہہِ یِم سُوِتھ سوٗزِو تُہۍ صُبحَسٕے ییٖتو تُہۍ کیٚنٛہہ چھُنہٕ اَدٕ حظ ٹھیٖک چھُ